گِنٛدُن درٛوکُن کِتھ کٔنۍ چھُ گامَس منٛز ضٔروٗری مطلب گامَس منٛز زیادٕ تَر غریبی آسان پَتہٕ چھِ اِنسان اور شُر تہِ گِنٛدِتھ درٛوکِتھ پَتہٕ اگر گَرٕ گژھ تَتہِ آسان ٹ۪نشَن گَرَس منٛز پَتہٕ چھِ شُر نیران زمیٖن ڈوریٚن منٛز گِنٛدنہِ گِنٛدان کِرکٹ شُرٮ۪ن سۭتۍ یا باقے چیٖز ضروٗری چھِنہٕ کِرکٹ باقٕے چیٖز گِنٛدان یِتھے کَنہِ واریاہ واریاہ گیم تہِ گِنٛدان یا اَگر وٕ کانہہ موزوٗر آسہِ لڑکہ لَکُٹ مزوٗرۍ آسہِ کَران پَتہَ یی سُہ ژیٖرۍ گَر آسہِ تھوکمُت اگر سُہ گِنٛدِ دوسن سۭتۍ تھوڑا گژھِ رِلیکٕس تٔمِس فیٖل مَزی ہیُو یِیَس بیٚیہِ باقٕے اگرٕ وٕ کانٛہہ آسہِ مطلب غریٖب آسہِ گَرِ تہٕ پَتہٕ موزوٗرۍ آسہِ کَران یہِ آسہِ ہورٕ ٹینشن کُنہِ تہِ لَگان اَگر وٕ سُہ گرِ بِہِتھ کُٹھِس منٛز سُہ کَرِ کیٚنہہ نَتہٕ کیٚنہہ غلط کٲم سُہ یِی نہٕ اورٕ کیٚنہہ سُہ بِہیہِ نہٕ فونَس پٮ۪ٹھ کِہیٖنۍ سُہ وَتھِ تہِ گژھِ گِنٛدنہِ غلط کامہِ کَرِ نہٕ کِہیٖنۍ غلط سیگریٹ چیٚیہِ نہٕ کِہیٖنۍ باقِیَن نَشَن کُن لَگہِ نہٕ کِہیٖنۍ یا آوارٕ فیٚرِ نہٕ دَربٕدَر کِہیٖنۍ تٔمۍ کھۄتہٕ کیٛازِ گِنٛدنہِ گٲنٹَس کھنٛڈَس گِنٛدِ تَتھٕے گرونڈَس منٛز گِنٛدِ یا اَگر نہٕ گِنٛدنہِ تہِ کِہیٖنی مگر نٮ۪بَر نیٚرِ أندۍ پٔکۍ کَرِ مطلب تٔتی گرونٛڈَس منٛز اَگر نہٕ گِنٛدِ تہِ کِہیٖنۍ تہٕ چَکرٕے کَرِ ہوا چیٚیہِ تٔمۍ کھۄتہٕ کُٹِھِس منٛز گَرِ بِہیہِ مُبایِل چلاونہِ تٔمۍ کھۄتہٕ چھُس بہتر کہ گیم اَگر وٕ گَری بِہیہِ کُٹِس منٛز گژھان چھِ اِتھ کَنہِ ٹینشَن پتہٕ چھِ سُہ سونچھان بہٕ کیٛاہ کَرٕ پگاہ بہٕ کیٛاہ کَرٕ پگاہ برونٹھَس پگاہ کیٛاہ کَرٕ اَگر اِتھ کَنہِ سُہ گِنٛدِ تٔمِس روزِ نہٕ کِہٕنۍ ٹینشَن سُہ روزِ فارغ پَنٛنہِ لایفہِ منٛز سُہ کرِ گِنٛدِ ہوکُن پتہٕ چھِ سہل مسلہٕ ییٚلہِ سُہ گِنٛدِ پتہٕ تھکہِ سُہ پَتہٕ پیٚیہِ تٔمِس آرام سان نِندٕر آز چھِنہٕ یِوان ٹینشَن سۭتۍ نِندٕر تہِ کِہیٖنۍ اَگر وٕنۍ اِنسان گِنٛدنہِ تھ تھکراے پان گِنٛدان گِنٛدان مطلب اگ ٲرَق یِیَس پَتہٕ گژھِ سُہ گَرِ کھیٚیہِ بَت بَتہَنہ تٔمِس پیٚیی نہٕ موبایل چَلاونٕچ ضوٚرتَھ اَگر سُہ وَتھ تہِ شۄنگۍ اِتھے کٔن گیم گِنٛدٕنۍ چھِ ضروٗری چھِنہٕ گامَس منٛز ہر کُنہِ جایہِ گیم مطلب مَشٹہٕ أمۍ سۭتۍ چھِ فِزکَل لایِف میٚنٹلی تہِ فِٹ روزان اِنسان فِزِکٔلی تہِ فِٹ روزان نہ ٹینشَن نہ کانٛہہ چیٖز بیٚیہِ گَرِکھ تہِ خۄش ییٚمہِ کھۄتہٕ دربٕدٕری کَرِ تٔمۍ کھۄتہٕ چھِ گِندان گرٛونڈَس منٛز اِتھَے کٔنۍ اِتھَے کٔنۍ چھِ واریاہ چیٖز گیمہٕ ضروٗری یِم کِتھ کٔنۍ چھِ مطلب یِم چھِ اَکھ أکِس اِنسان مضبوٗط بَناوان یِم چھِ اِنسانَس مضبوٗط بَناوان